اسلام علیکم ورحمة الله وبركاته آ یہِ چھُ بے شک پوٚز کہِ یِم ہسا آرٹسٹ چھِ اِنٛڈیاہَس منٛز یِمن چھُنہٕ یِوان اٮ۪نف اِمپارٹنٛس دِنہٕ کیٚنٛہہ یِمن چھُنہٕ یِوان تَوجہہ دِنہٕ چھُنہٕ یِوان یِوان کیٚنٛہہ بیٚیہِ چھُنہٕ یِمن یِوان دِنہٕ اپارچٗونٹیٖز کیٚنٛہہ تِکیازِ یُس ؤنٛکیٚنس سون قوم چھُ یُس ؤنٛکینس سون مُلُک چھُ یہِ چھُ ؤنکیٚنس لوٚگمُت مطلب تِمن مطلب یُس سٲینَسی سِٹریٖمن پَتہٕ یا اِنٛگلِش چھُ یِمن چیٖزَن پَتہٕ چھُ لٚوگمُت یُس ہسا وٮ۪سٹٲرٕن کَلچر چھُ تٔمۍ ہسا کوٚر یَتھ سٲنِس یَتھ پَنُن یس ٹریڈِشنل اوس یُس پَنُن اَسہِ یہِ آرٹ اوس یِمن سۭتۍ پنٕنۍ اَسہِ یہِ کرافٹ اوس یہِ ہسا کوٚر تٔمۍ بُرباد یہِ ہسا چھُ مطلب میانہِ حِساب اکھ رِیٖزَن ییٚمہِ سۭتۍ یہِ پرابلِم گٔیے